کُکِنٛگ ہُنٛد یوٚتَن تام أسۍ کَتھ کَرو کُکِنٛگ چھِ مےٚ اَکھ ہابی مےٚ چھِ کُکِنٛگ واریاہ پَسنٛد واریاہ زیادٕ چھِ مےٚ کُکِنٛگ پَسَنٛد بہٕ چھَس واریاہ ڈِشِز بَناوان جیسے بِریانی چھِ یا چِکَنَس تہٕ ژور قٕسٕم ایٚگ کہِ واریاہ ڈِشِز چھَس بَناوان پِزا اِٹیلِیَن تھوڑا اِٹیلِیَن کھٮ۪ن چھَس بہٕ بَناوان تہٕ مےٚ چھِ یِم جَنٛک ٹایِپ کھٮ۪ن چٮ۪ن چھَس بہٕ بَناوان گَرِ کُکِنٛگ چھِ اَکھ مےٚ باسان کورٮ۪ن منٛز آسان اورَے کہِ کُکِنٛگ ہُنٛد اَکھ اِنٹرٛسٹ چھُ آسان کورٮ۪ن کُک کَرنُک تہٕ آز کَل چھِ واریاہ کورٮ۪ن پرٛٮ۪فَر کَران یِم چیٖز کیٛازِکہِ یہِ چھُ اَزکَل اَکھ پرٛوفیشَن بَنیومُت یہِ کُکِنٛگ آز چھِ آنلاین چینَلٕز تہِ آسان کُکِنٛگ سٕنٛدۍ یا اَز چھِ پَنٕنۍ ریٚسٹورنٛٹ بَنان آسان کورٮ۪ن ہِنٛدۍ کافی شاپٕس چھِ آسان واریاہ کینٛہہ چیٖز چھِ آز چھُ یہِ کُکِنٛگ چھُ آز اَکھ پرٛوفیٚشَن بَنیومُت یہِ چھُنہٕ اَکھ یہِ بَنیومُت کینٛہہ کہِ گَرٕ کٲم چھِ یہِ اَکھ پرٛوفیٚشَن کُکِنٛگ یوٗجؤلی چھُنہٕ مےٚ پَسنٛد گژھان پَنُن کِچَن شِیَر کَرُن کینٛہہ کٲنٛسہِ سۭتۍ ییٚلہِ بہٕ کُک آسہٕ کَران کیٛازِکہِ مےٚ چھُ آسان پنٛنہِ پنٛنہِ ایٚکاڈِنٛگلی پَنٕنۍ پَنٕنۍ چیٖز تھٲیمٕتۍ یا میٛٲنۍ بیٚنہِ یی نا یَتھ ریسِپی منٛز کر زِ یہِ ایڈ ہُہ کَر ایڈ مےٚ چھُنہٕ تہِ پَسنٛد گژھان کینٛہہ مےٚ چھُ آسان پَے میٛانہِ ریسِپی منٛز کیاہ چھُ کُس چیٖز چھُ اِستعمال کَرُن کُس چیٖز چھُنہٕ اِستعمال کَرُن کینٛہہ مگر آ یہِ وَنو أسۍ کہِ ییٚلہِ بہٕ پنٛنہِ بیٚنہِ سۭتۍ چھَس کانٛہہ ڈِش بَناوان أسۍ چھِ یِکوَٹَے کانٛہہ ڈِش بَناوان چھِ مَزٕ چھُ لَگان أسۍ چھِ واریاہ مَزٕ کَران تَتھ بَناوان بَناوان واریاہ کَتھٕ کَران اَسان گِنٛدان بیٚیہِ پَنُن پَنُن ایکٕسپیٖرینٕس شیر کَران اگر أسۍ اَتھ منٛز یہِ کَرو أمہِ سۭتۍ کیٛاہ ایکٕسپیرِمینٛٹٕس کَران یَتھ أسۍ وَنو اَکھ ایکٕسپیرِمینٛٹ چھِ أسۍ کَران کینٛہہ چیٖز مطلب بَناونَس منٛز تہٕ اَسان گِنٛدان چھُ مَزٕ چھُ لَگان میٛانہِ بیٚنہِ چھُنہٕ تیوٗتاہ کُکِنٛگ ہُنٛد شوق کینٛہہ تٔمِس چھُنہٕ رَننُک کَرنُک زیادٕ شوق کینٛہہ حالانٛکہِ یۄس مےٚ مَم مَمی چھِ سۄ چھِ واریاہ اَصٕل کُک کُک اگہ یَتھ وَنو یہِ حظ چھِ واریاہ اَصٕل کھٮ۪ن چٮ۪ن بَناوان اِوٕن سۄ چھِ کینٛہہ تہِ بَناوان سۄ چھِ کانٛہہ تہِ چیٖزَس کینٛہہ تہِ ہیٚکہِ سۄ بَنٲوِتھ مےٚ چھُ باسان یوٚتَتھ تام مےٚ چھُ باسان سۄ چھِ تٔمِس چھُ اَتھَس واریاہ اَصٕل ذایقہ واریاہ زیادٕ اَصٕل ذایقہ چھُ تٔمِس اَتھَس سُہ چھُ واریاہ اَصٕل کھٮ۪ن بَناوان تہٕ تٔمِس سۭتۍ ییٚلہِ بہٕ کِچَن چھَس شِیَر کَران پَننہِ ممی سۭتۍ سۄ چھِ مےٚ واریاہ اَصٕل نِو آیڈِیاز دِوان پَنُن ایٚکٕسپیٖریَنٕس دِوان تٔمۍ سُنٛد ایٚکٕسپیٖرینٕس چھِ میٛانہِ واریاہ یِوان مےٚ زَنہٕ گژھِ کُنہِ جایہِ کینٛہہ غلطی سۄ چھِ وَنان یہِ وٕنہِ کَر ژٕ یِتھ کٔنۍ ٹھیٖک چھا یا کینٛہہ وَنیم کینٛہہ ٹِٹ بِٹٕس چھےٚ وَنان لِٹٕل بِٹ ٹِٹ بِٹٕس آسہِ یِتھ کٔنۍ کَر ہُتھ کٔنۍ کَر تہٕ مےٚ چھُ گژھان تیُتھ واریاہ خۄش بیٚیہِ چھَس بہٕ پنٛنہِ ماجہ سۭتۍ تہِ ٹایم سپیٚنٛڈ کَران واریاہ اَصٕل واریاہ یہِ پَنٕنۍ تھاٹٕس چھِ سۄ شِیَر کَران پَنُن کہِ یَتھ منٛز کَتھ چیٖزَس منٛز کِتھ کٔنۍ تہٕ کَمہِ ٹایمہٕ چھِ ترٛاوان کانٛہہ چیٖز ترٛاونہٕ نوٗن چھِ آسان گۄڈٕ ترٛاوُن نوٗن چھِ پَتہٕ ترٛاوُن واریاہَن ڈِشَن منٛز یِتھ کٔنۍ فار ایٚگزامپٕل بِنٛڈی وَنو بِنڈی چھِ نہٕ ہٮ۪کان گۄڈٕ نوٗن ترٛٲیِتھ بِنڈی چھِ لاسٹَس آسان نوٗن ترٛاوٕنۍ یہِ چھِ پنٛنہِ مَمی ہیٚچھنٲومٕژ تہٕ یِتھَے کٔنۍ چھِ آسان باقٕیَن چیٖزَن چھِ أسۍ گَنڈَس چھِ أسۍ گۄڈنٮ۪تھ ترٛاوان نوٗن کیٛازِکہِ تَتھ چھُ آب نیران سُہ چھُ کُک گَژھان تمہِ سۭتۍ تہٕ یِم کینٛہہ لِٹٕل بِٹ ایٚکٕسپیٖریَنٕس یُس بہٕ یا کینٛہہ نٔے چیٖز مےٚ پنٛنہِ مَمی نِش ہیٚچھان یا کُنہِ چیٖزَس گژھِ نوٗن زیادٕ تَتھ چھِ سرٛوٗنٛٹٕے ٲلوٕ ترٛاوُن منٛز تَتھ چھُ نوٗن کَم گژھان مےٚ اوس سُہ گۄڈٕ باسان کہِ نہ یہِ چھُنہٕ پاسِبٕل کینٛہہ پَتہٕ ییٚلہِ مےٚ پانہٕ کوٚر تہٕ مےٚ باسیو او یے چھِ پوٚز تہٕ یِم چیٖز یِم چھِ واریاہ کینٛہہ نٔوۍ نٔوۍ ایٚکٕسپیٖریَنٕس چھِ پنٛنہِ ماجہِ سۭتۍ أسۍ ہیٚچھان یا پنٛنہِ بیٚنہِ سۭتۍ ہیٚچھان بیٚیہِ چھُ مَزٕ لَگان گِنٛدان چھِ اَسان چھِ واریاہ مَزٕ چھُ لَگان ییٚلہِ کِچَن شِیر چھِ یِوان کَرنہٕ